اسَلام علیکُم واعلیکُم اسَلام تُہۍ چھُ حظ وۄستہٕ رَزاق یہِ حظ دیُٚت اَسہِ مامَن نمبر نہ اَسہِ ٲس مکانَس لٔکرِ ہُم کَرٕنۍ تٔمی حظ دیُٚت یہِ نمبر تہٕ دوٚپُکھ یِتھ پٲٹھۍ تُہۍ چھُ حظ فٕسٹہٕ پٮ۪ٹھ ییٚلہٕ ٹھیٖک

دٔہمِس پٮ۪ٹھ دٔہمِس پٮ۪ٹھ ہیٚکوٕ تُہۍ ییٚلہٕ گٔژھِتھ حظ چَلو حظ ٹھیٖک چھُ تہٕ گوٚو اَسہِ چھِ تیٚلہِ مکانَس حظ اَسہِ چھِ اَتھ واڈروٗم بَناوٕنۍ بیٚیہِ چھِ اَسہِ پینلِنٛگ کَرٕنۍ بیٚیہِ چھِ حظ یِم کُرسی بَناونہِ المارِ اَوا ڈِٹیل حظ وَنو بہٕ تۄہہِ پوٗرٕ چھِ اَسہِ اَسہِ چھِ پٲنٛژَن کَمرَن چھِ اَسہِ واڈروٗم بَناوٕنۍ بیٚیہِ چھِ یِمَن اَلمارِ تہِ بَناونہِ بیٚیہِ چھِ اَسہِ لابی کَرٕنۍ پینلِنٛگ حظ کِچ کِچنَس تہِ چھِ کَرٕنۍ اَسہِ پینلِنٛگٕے حظ آ تہٕ یِم اَلمارِ چھِ بَناوٕنۍ یِمَن پانٛژوٕنی کَمرَن حظ آ مےٚ باسان ریڈی میڈٕے گژھ ٹھیٖک تُہۍ تہِ ؤنِو حظ ریڈی میڈٕے لاگ مےٚ باسان نہ اَوا سُہ تہِ پیٚیہِ لگ بگ سَستَے تہٕ تَمہِ سۭتۍ گژھِ کٲم تہِ جلدی چھِنہ اَوا تہٕ یہِ حظ یہِ ؤنۍ تو حظ گوٚو تُہۍ کٔرُن ٹھیکَے کِنہٕ دہ وَے رٔٹِو تُہۍ دہ وَے یہ اچھا یہِ ژاٹ کٔژ چھُ تۄہہِ آسان اَتھ سۭتۍ ترٛےٚ اَدٕ سا یہِ بَتہٕ حظ بَتہٕ کھیٚوٕ تُہۍ ییٚتھ کِنہٕ سۭتی سۭتۍ کھیٚیو تُہۍ بَتہٕ تہٕ ٹھیٖک ریٹ کۭژاہ

نہ حظ وۄنۍ دیُٚت یہِ مامنٕے نمبر دوٚپُکھ یِتھ پٲٹھۍ چھُ وۄستہٕ کَران اَصٕل تہٕ وۄنۍ کینٛہہ گژھِ نہ ریٹہِ کَم چَلو حظ کینٛہہ چھِنہٕ پَرواے تہٕ بیٚیہِ کیٛاہ سا کٲم گژھِ گژھٕںۍ صاف تہٕ بیٚیہِ کیٛاہ چھُ کٲم گٔژھ روزٕنۍ صاف ٹھیٖک گژھِ روزٕنۍ کٲم تہٕ بیٚیہِ گژھِ جلدی گژھٕنۍ لٔ لٔکٕر کَتِچ چھُ تۄہہِ حظ یہِ کَران اِستعمال لٔکٕر حظ ییتہِ چی اَنان کِنہٕ نٮ۪برِمٕے ییٚتہِ چی یہَ ٹھیٖک یہِ ڈِٹیل بوٗزوٕ تۄہہِ پوٗرٕ کِنہٕ بیٚیہِ وَنو اَکہِ لَٹہِ تُہۍ روٗزوٕ حظ یاد یِمَن کَمرَن ہُنٛد کَتھ کیٛاہ چھِ اَسہِ کَرُن ٹھیٖک وا یِم واڈروٗم چھِ اَسہِ یِمنٕے کَمرَن حظ ترٛاوٕنۍ تہٕ بیٚیہِ چھِ تِمٕے اَلمارِ تہِ بَناونہِ تہِ کُرسی تہِ چھِ تھوڑا بَناوٕنۍ چَلو حظ ٹھیٖک چھِ اَدٕ سا اَسلام علیکُم